یَتھ منٛز چھِ واریاہ اَصٕل چھِ یَتھ پُلوٲمِس منٛز یہِ ہٮ۪لٕتھ سِسٹَم واریاہ مٮ۪ڈِکَل فیسَلٹی چھِ یَتھ منٛز تہِ اٮ۪ولیبٕل باقی کامنِٹی ہٮ۪لٕتھ ہٮ۪لٕتھ سِسٹَم تہِ چھِ مٮ۪ڈِکَل فیسَلٹی سٔروِسٕز کامنِٹی جی اٮ۪م سی ہِنٛٹ یُس پنٛنہِ ڈگری اَتہِ چھِ تمام ڈاکٹر موجوٗد یِم آپریشَن بیترِ چھِ کَران اَتہِ چھِ واریاہ فیسَلٹی موٗجوٗد یَتھ کٔشیٖرِ منٛز چھِ واریاہ فیسَلٹی موٗجوٗد زیادٕ تر تہِ پُلوٲمِس منٛز چھِ ڈسٹِک ہاسپِٹَل پُلوامہ محمدِیہ ہاسپِٹَل بیٚیہِ یُس زَرکَب وَرکَب یِم پرٛیوٮ۪ٹ ہاسپِٹَل چھِ تاکہِ یِمَن منٛز چھِ تمام ڈاک اٮ۪ولیبٕل آسان تہٕ اِن ٹُوَنٹی فور اَوٲرٕز چھِ آسان ڈاکٹر اٮ۪ولیبٕل ہاسپِٹَلَس منٛز ڈا ڈِسٹِک ہاسپِٹَلَس منٛز اِسلیے کانٛہہ پریشٲنی چھِنہٕ گژھان ییٚتہِ چھِ آسان اٮ۪مبُلٮ۪نٕس تہِ واریاہ اَصٕل چھِ یہِ مٮ۪ڈِکَل فیسَلٹی یِوان یَتھ پُلوٲمِس دِنہٕ